وعلیکُم سَلام تُہۍ چھِو حظ ڈاکٹر سہرِش مےٚ حظ چھُ ناو عزرا

مےٚ حظ چھُ عزرا ناو مےٚ حظ چھِ اَکھ پرٛابلِم گژھان کہِ ییٚلہِ شۄنٛگان چھِ آسان مےٚ چھِنہٕ نِنٛدٕر یِوان کِہیٖنٛۍ مےٚ چھِ زَن پینِک اَٹیکس ہِوۍ یِوان مےٚ چھُ باسان زَن بقرٲری ہِش بیٚیہِ چھَس بہٕ سونٛچان واریاہ زیادٕ مےٚ چھُ باسان کہِ مےٚ چھُ کیٚنٛہہ سایکالجِکَل پرٛابلِم اسی لیے ووٚن مےٚ ساروٕے ژٕ کَرُن کانٛہہ سایکال ٹِسٹ کَنسَلٹہٕ سایکَیٹرٛسٹہٕ کَرُن کَنسَلٹہٕ سُہ ہیٚکہِ ژےٚ اَتھ علاج کٔرِتھ بیٚیہِ آ دۄہَس تہِ چھَس بہٕ مےٚ چھِ تِم پینٕک یِم نیگیٹِو خیال یِوان دٮ۪ماغَس منٛز بہٕ چھَس گژھان واریاہ زیادٕ پریشان کُس آ چھَس بہٕ سونٛچان کہِ بہٕ کیٛاہ کَرٕ وۅنۍ بہٕ کھیٛاہ بہٕ گژھٕ ہا بہٕ گژھٕ ہا نٮ۪بَر تانۍ أتی چھُ مےٚ باسان سُنٛد سُہ دِل گابران ہیٛوٗ

اَمہِ وَرٲیی آ وَنو بہٕ تۄہہِ اَتھ گٔیہِ مےٚ لگ بگ ؤری کھنٛڈ میڈِسَن چھِنہٕ مےٚ وُنہِ کٕہٕنٛۍ نِمِت اگر تُہۍ کیٚنٛہہ رِکَمنڈیشَن کٔرِو تیٚلہِ ہٮ۪کہٕ بہٕ میڈِسَنٕز تہِ نِتھ یا کانٛہہ ٹیسٹ وغیرہ چھُ اَتھ رِلیٹڈ تُہۍ ؤنِو مےٚ تیٚلہِ چلو ٹھیٖک چھُ اَدٕ حظ ٹھیٖک ٹھیٖک چھُ تیٚلہِ کَرہو بہٕ ڈاکٹر صٲب ڈاکٹر صٲب تیٚلہِ کَرہو بہٕ تۄہہِ وِزِٹ کیٚنٛہہ چھُنہٕ پَرواے وقتَس چھِ وُنکٮ۪ن کَمٕے بہٕ کَرہو تۄہہِ وِزِٹ ٹھیٖک چھا چلو بِہِو خۄدایَس حَوال سلام علیکُم